بوٗزِو حظ یاصر صٲب تۄہہِ آسوٕ یہِ پانَس تہِ پاے یِم ہسا یِم گامٕکۍ لٔڑکہٕ چھِ آسن بِچار یِم ہسا چھِ آسن پرژھینۍ گٔمٕتۍ بِچارٕ نسا چھُ یِمَن جاب آسان نہ چھُ آسان کینٛہہ کُنہِ تہٕ بیٚیہِ ہسا چھِ یِمن کٲم گژھان یِم ہسا چھِ واریاہ مطلب غریٖب آسان خاص طور کہِ گامٕکۍ چھِ آسان واریاہ زیادٕ غریٖب یِمن ہسا چھِ اس لیے چھِ یِمن مطلب مُشکِل گژھان خاندر مطلب خاندر مطلب زنان ژھانڈٕنۍ تہٕ یِمن نسا چھُ تَمہِ حِساب گرِ تہِ آسان مطلب تِم تِم سہوٗلیژ کینٛہہ کہِ مطلب یُس ہسا کورِ مول آسہِ سُہ ہسا کرِ یِمَن گۄڈنؠتھٕے مطلب ہاں مطلب أسۍ کَرو تُہٕنٛدِ تہٕ اِس لیے چھُ گژھان مطلب گامکؠن لڑکَن مُشکِل یہِ زنان ژھانڈٕنۍ وۄنۍ گوٚو مطلب یِم چھِ گامچہِ لڑکی چھِ یِمن کیٛاہ چھِ مطلب شہرن منٛز کیاہ چھِ یِمَن کران تِکیازِ تَتہِ ہسا چھِ مطلب لٔڑکہٕ آسان تِم ہسا چھِ جاب جاب آسان چھِ یِم کران مطلب گرِ چھِ تِمن ساروی سہوٗلیت آسان مطلب تِکیازِ یِم ہسا چھِ یِم لٔڑکی ہٕنٛدۍ مطلب پیرنٹس مٲلۍ چھِ آسان یِم ہسا چھِ دَپان مطلب ہے سانہِ کورِ گژھِ نہٕ سختی ہِنٛدۍ کُنہِ کامہِ ہنز کیٚنہہ سۄ گژھِ مطلب واریاہ اَصٕل پٲٹھۍ گژھِ سۄ مطلب بِہنۍ سختی گژھِ نہٕ تٔمۍ سٕنٛدۍ کینٛہہ گژھِ نہٕ تٔمۍ سٕنٛدۍ اس لیے ہسا چھِ کران مطلب گامٕکۍ پرٛیفر مطلب پنٕنؠن کورؠن شہرن کُن کرنہٕ خٲطرٕ